بَچپَنس منٛز ٲسۍ أسۍ سکوٗل گژھان تہٕ ییٚمہِ کِنۍ سٲنِس سکوٗلَس منٛز پینٛٹِنٛگ ٲسۍ ہیٚچھناوان اَسہِ اوس باسان یہِ چھِ فضوٗل ٹاپِک تہٕ فضوٗل سَبجَکٹہٕ ییٚمہِ کِنۍ اَسہِ کانٛہہ فٲیدٕ چھُنہٕ یِنہٕ وول پَتہٕ ییٚلہِ أسۍ ہیٚچھنٲوِکھ تہٕ اَسہِ آو اَتھ پینٛٹِنٛگ منٛز واریاہ مَزٕ تہٕ اَسہِ لٔگۍ ڈرٛایِنٛگ بَناونہِ بِلڈِنٛگ گۄڈنٮ۪تھ اوس نہٕ تَگان کہِ ییٚلہِ پَتہٕ ہیٚچھنٲوِکھ تہٕ پَتہٕ توٚگ اَسہِ واریاہ مےٚ ٲس نہٕ پَے کیٚنٛہہ بُتھِ یُس مےٚ واتہِ سۄ آسہِ مےٚ أتھی رِلیٹِڈ سَبجَکٹہٕ بہٕ تہِ ییٚلہِ بہٕ ووتُس تہٕ بہٕ لوٚگُس بَنیٛاوُس اِنجیٖنَر تہٕ مےٚ لٔج بہٕ لوٚگُس اِنجیٖنِنٛگ پَرنہِ تہٕ ییٚمہِ کِنۍ مےٚ ڈرٛایِنٛگ ٲس واریاہ تَگان اَصٕل گۄڈنِکہِ پٮ۪ٹھٕے تِکیٛازِ مےٚ سکوٗلَس بَچپَنَس منٛز سکوٗلَس منٛز ڈرٛایِنٛگ ہیٚچھ پینٛٹِنٛگ ہیٚچھمٕژ ییٚمہِ کِنۍ بہٕ اِنجیٖنٔرنٛگ منٛز چھُس ہٮ۪کان بِرٛجِز بَنٲوِتھ پینٛٹِنٛگ اَصٕل کٔرِتھ ٹرٛیٖیَن ہٕنٛدۍ فِگر پرٛتھ کُنِچ پینٛٹِنٛگ چھُس بہٕ ہٮ۪کان وُنکٮ۪نَس کٔرِتھ تہٕ بہٕ چھُس دَپان بَچپَنس منٛز یہِ ہیٚچھان چھِ تی چھُ روزان بُتھِ یاد ییٚمہِ کِنۍ بہٕ اَکھ وُنکٮ۪نَس واریاہ اَصٕل پینٛٹِنٛگ کَران چھُس تہٕ کُنہِ تہِ ہٕنٛز شِکٕل چھُس بہٕ ہٮ۪کان وُنکٮ۪نَس بَنٲوِتھ تہٕ فِرٛی ہینٛڈ سِکیچ چھُس بہٕ ہٮ۪کان کٔرِتھ تہٕ ییٚمہِ کِنۍ مےٚ کانٛہہ مُشکِلات چھِنہٕ یِوان تہٕ بہٕ چھُس ہٮ۪وان یِہے وَنُن کہِ بَچَن کہِ بَچپَنَس منٛز یہِ ہیٚچھِو تی چھِ روزان یاد بٔڈِتھ چھِنہٕ کانٛہہ کار روزان ہیٚچھِتھ پَتہٕ یہِ ہیٚچھُن چھُ تہِ چھُ بَچپَنسٕے منٛز ہیٚچھُن